ییٚتہِ ہسا چھُ سٲنِس گامَس منٛز اکھ فوٹوگریف تٔمِس چھُ ناو وِنٹر سُہ سا چھُ بڑٕ فوٹو تُلان اَصٕل تٔمِس چھُ فیس بُکَس پٮ۪ٹھ پَنُن پٮ۪ج سُہ چھِ أسۍ فالو کران تٔمۍ سٕندۍ فوٹو چھِ اَسہِ واریاہ خۄش کران